شیرِ کشمیر سٹیڈیمس منٛز اوس اکہٕ دۄہ اِنڈیا وَرسِس ویٚسٹہٕ انڈیز میچ یتھ منٛز بہٕ تہِ اوسُس سُپیٚکٹیٹر تمہٕ پتہٕ اَسہِ لوٚگ تتہٕ واریاہ مزٕ واریاہ واریاہس کالس وچھ اسہِ سُہ میچ تمہٕ پتہٕ گٔے تتہٕ حالات خراب تہٕ پتہٕ آو سُہ میچ رُکاونہٕ أسۍ درٛاے پتہٕ گرٕ